گۄڈٕنِچہِ بٔڑ ٹٮ۪کنالجی ٲسۍ کمپوٗٹرٕچ ییٚمہِ وجہہ سۭتۍ سٲنۍ کٲم گٔے آسان لۄکچارَس منٛز ٲسۍ أسۍ قلَم تہٕ کاپی اِستعمال کران تہٕ پَتہٕ آو کمپوٗٹرُک دور یٔمۍ سٲنۍ کٲم کٔر آسان